ییٚتہِ چھ وٕنکیٚنَس ساروی کھۄتہ زیادٕ لُکھ دانہِ وَوان یُس اَسہِ ونکیٚنَس ساروی کھۄتہ زیادٕ فٲیدٕ چھُ دِوان تتھ چھُ کٲشُر توٚمُل پَتہٕ نیران تہٕ سُہ چھُ ونکٮ۪ن واریاہ دروٚگ تہِ گَژھان کیاز کہِ اگر سُہ بازرٕ اَنو سُہ چھُ واریاہ دروٚگ گَسان اِسلیے چھِ لُکھ سُے وۄبداوان تہٕ تمہِ سۭتۍ چھُ لُکَن واریاہ زیادٕ فٲیدٕ مِلان